گاڑٕ رَٹنُک طٔریٖق تہٕ کٕننُک طٔریٖق بازرَس منٛز چُھ یِتھ کٲٹھۍ گاڑٕ رَٹنہٕ برٛوٚنٛہہ گَژِھ اَسہِ آسُن اَکھ کُنٛڈٕ ییٚمہِ سۭتۍ أسۍ گاڑٕ رَٹان چھِ تَتھ کُنٛڈَس خٲطرٕ تَتھ کُنٛڈَس چھِ أسۍ لاگان اوٹ یا توٚمُل یُس گٲڑ چھِ یِوان کھیٚنہِ پتہ چھُ سُہ تَتھ زالَس منٛز پَھسان گاڑ چھِ أسۍ یِتھےٕ کٲٹھی رَٹان یا چھِ أسۍ دویِم طٔریٖق کَران زال اَنان پَتہ رَٹان زال ترٛاوان آبَس منٛز تَمہِ منٛز چھِ أسۍ گاڑٕ رَٹان پَتہ تھاوان جَمع تہٕ پتہٕ چھِ أسۍ تِم کٕنان یا چھ بیاکھ طٔریٖق أسۍ چھِ کۄل یا یُس کۄل چھِ آسان سۄ چھِ أسۍ ہوٚکھناوان ہوٚکھناوان چھِ دَرٕ چھِ أسۍ دِوان پَتہٕ چھ بوٚن کُن کَم آب روزان تہٕ رَٹان چھِ ڈیرٮ۪کٹ اَتھ سۭتۍ تہٕ پتہ کٕننُک طٔریٖق چھُ یِتھ کٲٹھۍ کٕنان چھِ أسۍ گاڑٕ انہِ جَمع کٔرِتھ پتہ ترٛوو بازرَس منٛز چھ کیٚنٛہہ ریٹ تھاوان تہٕ کٕنان چھِ یِم تہِ فِش مارکٮ۪ٹ اسہِ نزدیٖک چھِ اَکھ چھ اتھ منٛز کۄلگوم یِوان اِسلاماباد چھُ یِوان پُلووم چھُ یِوان شُپَیاں چھُ یِوان یِم چھِ اسہِ نزدیٖک کیٚنٛہہ بٕڑۍ گاڑٕ مارکٮ۪ٹ